عام مُشکِلات یِم زَن میٲنِس ڈِسٹرکس کۄلگٲمِس منٛز لَبنہٕ چھِ یِوان تٔمۍ بے روزگٲری خراب سڑکہٕ لیٹ ہیٚلتھ کِیر سٔروِسِز تہٕ گاڑؠن تہٕ لُکن ہُنٛد جمگٹھ ییٚتِکۍ سی اؠس سی لیٖڈَر تہِ چھِنہٕ ہؠکان اَتھ پؠٹھ کینٛہہ کٔرِتھ ییٚتیُک واریاہ نوجوان چھ بیکٲری ہِنٛدۍ وجہ سۭتۍ نَشس کُن مُلوز گٔمٕتۍ ییٚتہِ چھِ شیٖتھ پٔرسنٹ نوجوان نشَس نَشہٕ کَران میٲنۍ راج چھُ یہِ کہِ اَگر سون گورمینٹ جلدی جلدی پوسٹ آسہِ کران بیٚیہِ یِم ییٚتِکۍ سِیٲسی لیٖڈَر چھِ تٔمۍ تہِ دِیِنۍ یَتھ پٮ۪ٹھ دِیان ییٚتیُک مُنسِپٔل ڈِپارٹمینٹ تہِ چھُ واریاہ بے خَبر ییٚتہِ چھےٚ نہٕ تیٖژاہ صَفٲٮٔی تہِ نہٕ آسان کِہیٖنۍ نہٕ